ہیٚلو سَلام علیکُم تۄہہِ چھُو حظ ڈاکڑ صٲب ڈاکٹر صٲب مےٚ اوس کیٚنٛہہ دۄہو پٮ۪ٹھٕ تھوڑا کَلس دود باسان بیٚیہِ گبراہٹ ہِش باسان بیٚیہِ تھوڑا پلپٕٹیٚشن باسان بہٕ کیٛاہ حظ کَرٕ اَتھ خٲطرٕ اَہَن حظ اَہَن حظ بہٕ چھَس بَرابر بٮ۪لنٕس ڈایٹ نِوان نہَ نہَ نہَ حظ نہَ بہٕ چھَس نہٕ دَوا کھٮ۪وان

مگر وۅنۍ چھُ نہٕ حظ بانٛڈی پورا چھُنہٕ حظ دوٗر وۅنۍ اگر تُہۍ فونسٕے پٮ۪ٹھ ؤنۍہیٖو کیٚنٛہہ ٹرٛیٖٹمٮ۪نٛٹ اَدٕ کیٛاہ بہٕ اَنہٕ ہا ییٚتی دوا اَہَن حظ

اَہَن حظ بیٚیہِ ما حظ چھُ کانٛہہ ٹٮ۪سٹہٕ وٮ۪سٹہٕ کرناوُن اَچھا تَمہِ پتہٕ کٔرِو تۄہہِ فٔردر نہَ حظ نہَ مےٚ چھُ کا لس دود ہیٛوٗ باسان تھوڑا بہت نہَ حظ نہَ ڈاکٹر صٲب وۅنۍ چھُ مےٚ کَلس دود تھوڑا کَران پتہٕ چھُنہٕ ہٮ۪کان اِنسان کٲمٕے کٔرِتھ اَمی اگر تۄہہِ ڈاکٹر صٲب مےٚ یتھ پٮ۪ٹھ دِیٖہِو یہِ کیٚنٛہہ دَوا وَوا وُنکٮ۪س اَنہٕ ہا بہٕ اَچھا اَچھا اَچھا اَچھا تِمن ٹٮ۪سٹس کوٗت حظ لَگہِ ٹھیٖک حظ چھُ یَتھ کیٛاہ حظ بنہِ مےٚ اَہَن حظ نٮ۪نٛدٕر چھَس بہٕ بَرابر کَران مگر صُبحٲے چھَس بہٕ سُلی وۅتھان

اَہَن حظ بہٕ چھَس بیٚیہِ نُنہٕ چاے تہِ چٮ۪وان وارِیاہ اگر نُنہٕ چاے سۭتۍ ما ہٮ۪کہِ کلہٕ دود گٔژھِتھ وارٕ نہَ حظ مےٚ چھُ گَژھان یہِ مےٚ چھُ گَژھان لو بی پی